آ ٹیکنِکَل ڈِفکَلٹیٖز چھِ یِوان واریاہَن تِکیٛازِ کیٚنٛہہ ایپٕس تِم تہِ آسان یِم زَن نِولی لانچڈ چھِ یِم لوٗکَن کَسٹ گژھان چھِ یوٗز کَرٕنۍ تھوڑا مُشکِلاتٕے گۄڈٕنؠتھ سِٹاٹِنٛگ منٛز تہٕ تِمَن چھِ سالوٗ کٔرمٕتۍ واریاہ زیادٕ سُہ چھُ سالوٗ کٔرۍمٕتۍ چاہے لۅکٕٹ اِشوٗز چھِ یا بٔڈۍ اِشوٗ چھِ اکثر بیشتر چھِ سُمال اِشوٗزٕے آسان تہٕ بیٚیہِ چھُ آدھار رِلیٹِڈ وُنکٮ۪س چھُ وُنکٮ۪س چھُ مین چیٖز یُس اِنڈیاہَس منٛز چھُ آدھار چَلان تَتھ منٛز چھِ واریاہ زیادٕ اِشوٗز یِوان یِمن ٹیکنِکلی تہٕ تِم چھِ سالوٗ کَرٕنۍ تِکیٛازِ بہٕ چھُس پانہٕ اَکھ کوڈِنیٹر روٗدمُت آدھارَس تقریٖبن ترٛےٚ ٹُو ژورَن ؤرۍین پنٕنِس ڈسٹرک بڈگٲمِس تہٕ مےٚ چھُ واریاہ زیادٕ اِشوٗز سالوٗ کٔرۍ مٕتۍ آ ٹؠکنِکلی یِم یِوان ٲسۍ یِمن اَتھ سافٹویرس منٛز چلاونس منٛز